یِتھ کٔنۍ زَن أسۍ وٕچھو کٔشیٖر مَنٛز چھِ وِنہِ تہِ واریاہَن بیٚمارٮ۪ن ہٕنٛد خٲطرٕ گَرٕگۍ گَرُکَن دَوا یوٗز کَران یا أسۍ وَنو یِتھ کنۍ کہِ یِم اَسہِ پرٲنی گَرَن مَنٛز چھِ تِم چھِ اَسہِ پرانہِ زَمانٕکۍ واریاہ زیادٕ تِم چیٖز وَنان تِم چیٖز سَمجاوان یِمو سۭتۍ تِمَن دادٮ۪ن ہُنٛد دَوا چھُ بَنان جیسے واریاہ ییٚتہِ چھِ زیادٕ تر یِوان ژاس لَبنہٕ مَطلَب گر یُتھٕے سَردی سِٹاٹ چھِ گَژھان تمکہِ وَجہِ سۭتۍ چھِ ژاس تہٕ زُکام عام گَژھان تہٕ اَسہِ یِم گَرَن مَنٛز پرٲنۍ چھِ آسان تِم چھِ اَسہِ واریاہ تِم یِم وَنان میٚڈِٹیشَن یِم تِہنٛدِس زَمانَس مَنٛز چھِ ٲسمٕتۍ یوٗز گَژھان تہٕ تِم چھِ اَسہِ تانۍ سُہ ونان تہٕ تِم أسۍ چھِ سُہ یوٗز کٔرِتھ پَننٮ۪ن دادٮ۪ن دَوا کَرناوان یِتھے کٔنۍ چھِ واریاہ بوٚڑ مَسلہٕ وٕنکیٚسَن سُہ گوٚو نی پین یعنی جوڈَن ہُنٛد دود کۄٹھٮ۪ن ہُنٛد دود واریاہ چیٖز چھِ سٲنِس گَرَس مَنٛز آسان یِمو یمہ سۭتۍ تَتھ دَوا چھُ بَنان جیسے أسۍ ہیٚکو ؤنِتھ وَریاہَو تیٖلَن ہُنٛد مَساج چھُ یِوان کَرنہٕ یَتھ مَنٛز فَل تیٖل چھُ ساروی کھۄتہٕ زیاد یِوان اِستِمال کَرنہٕ تمہِ سۭتۍ چھِ سۄ پین کَم گَژھان یا أسۍ وَنو واریاہ جڈی بوٗٹی چھِ یِوان جَنٛگلو مَنٛز والنہٕ یِم پَتہٕ سانٮ۪ن گَرَن مَنٛز چھِ یِوان پیٖسنہِ یِمَن پَتہٕ اکھ پیسٹ چھُ یِوان بَناونہٕ سُہ پیسٹ چھُ یِوان پَتہٕ تِمَن سانن کۄٹھٮ۪ن پٮ۪ٹھ لَگاونہٕ یمہِ سِنٛد سُہ دَوا چھِ بَنان سانہٕ خٲطرٕ یا أسۍ ہیٚکو یِتھ کٔنۍ ؤنِتھ لیٚدٕر تہٕ لیٚدٕر تہٕ اَدرَک چھِ یِوان مِلٲیِتھ اکھ پیسٹ بَناونہٕ پَتہٕ چھُ سُہ یِوان سانن کوٚٹھٮ۪ن پٮ۪ٹھ لَگاونہٕ یا بیاکھ اکھ دَوا چھُ کہِ دۄدٕ باہہ چھِ یِوان دِنہٕ اگر کٲنٛسہِ أڈجہِ پٮ۪ٹھ کینٛہہ اَثَر آسہِ پیٚومُت یا سیٚکہِ ٹَکور چھِ یِوان کَرنہٕ یا باقٕے آبہٕ ٹَکور یا آبہٕ تَولی چھِ یِوان تھاونہٕ یا تٔژ آبہٕ بٲتٕلۍ چھِ یِوان تھاونہٕ واریاہ چیٖز چھِ یِم سانٮ۪و کۄٹھٮ۪و خٲطرٕ دَوا چھِ بَنان مَطلَب سٲنۍ گَرکۍ چھِ تِم یوٗز کٔرِتھ اَسہِ خٲطرٕ دَوا بَناوان یا أسۍ ہیٚکو ؤنِتھ دۄد چھِ لیٚدٕر چھِ یِوان تراونہٕ دۄدَس مَنٛز تہٕ سُہ چھُ اَکھ ذٔریعہ بَنان سانٮ۪ن کۄٹھٮ۪ن ہٕنٛز پینہِ خٲطرٕ اکھ دَوا یِوان بَناونہٕ یا امہِ عَلاوٕ تہِ چھِ واریاہ چیٖز جَنٛگلَن مَنٛز یِوان کَرنہٕ یِم ہیوٚر ہیوٚر گامَن مَنٛز چھِ روزان یِم نہٕ اَسہِ تانۍ چھِ واتان تِم چھِ واریاہ زیادٕ چیٖز یوٗز کٔرِتھ جَنٛگلو مَنٛز وٲلِتھ تِم جڈی بوٗٹی یوٗز کٔرِتھ تٔتتھٕے پانَس خٲطرٕ دَوا کَران تَیار